تۄیہِ ونہو بہٕ پانٛژن ییٚتٮ۪ن یِم اَسہِ ہمساے چھِ یِمن ہِنٛدۍ ناو چھِ مےٚ تۄیہِ وَنٕنۍ تہٕ گۄڈنیُک چھُ لطیف احمد یہِ چھِ اَسہِ وارِیاہ قریبی ہمساے یہِ چھُ وارِیاہ نیک یہِ چھُ پانٛژھ وقت نٮ۪ماز پَران اَصِل اخلاق تہِ چھِس وارِیاہ چھِس اَصِل یِم شُرٮ۪ن سۭتۍ چھُ وارِیاہ اصٕل پٲٹھۍ آسان تہٕ زِٹھٮ۪ن سۭتۍ تہِ چھُ وارِیاہ اصٕل پٲٹھۍ وۄٹھان بیٚہوان تہٕ یہِ چھُ مےٚ وارِیاہ خۄش کَران تِکیٛازِ إہنٛدۍ اخلاق چھِ وارِیاہ اَصٕل تہٕ دۄیِم چھِ یُس اَسہِ ییٚتہِ نٕے چھُ وارِیاہ قریبی ہمساے بیٚیہِ چھِ اَسہِ رشتہٕ دار تہِ یہِ چھُ شیراز احمد أسۍ چھِ أمسٕے أمِس چھِ دُکان تہِ پنُن أسۍ چھِ یہِ چھِ وارِیاہ اَصٕل نیک اِنسان أسۍ چھِ اگر کیٚنٛہہ تہِ آسہِ آسان اَنُن اَسہِ شُرٮ۪ن أسۍ چھِ گَژھان أمسٕے نِش تہٕ یہٕ چھُ وارِیاہ نیک اِنسان یہِ تہِ چھُ پانٛژھ وقت نٮ۪ماز پَران اِخلاق تہِ چھِس اَصِل یہِ چھُ وارِیاہ مےٚ خۄش کَران تہٕ ترٛیٚیم چھِ گُلزار احمد یہِ چھُ اَسہِ ییٚتٮ۪ن وارِیاہ قریبی ہمساے دُکھ شادِ منٛز چھِ یِہٕے آسان اَسہِ برٛونٛہہ کَنہِ یہِ چھُ وارِیاہ اَصٕل تہٕ إہِنٛدۍ اِخلاق چھِ وارِیاہ اَصٕل یہِ چھُ اَسہِ یِوان یوٚتن نظر بٮ۪ترِ دِنہِ بیٛاکھ چھُ اَسہِ فیاض احمد یہِ چھُ اَسہِ یہِ تہِ چھُ اَسہِ رشتہٕ دار بیٚیہِ چھُ ہمساے تہِ ییٚتٮ۪ن تہٕ مےٚ چھِ إہنٛدۍ یُس مےٚ کوٗر یۄس إہنٛز کوٗر چھِ سَہ چھِ مےٚ فرٮ۪نٛڈ تہِ چھِ یِمن سۭتۍ چھِ أسۍ گِنٛدان تہِ یہِ چھِ سرکٲری ملٲزِم چھِ یہِ یِمن سۭتۍ چھِ أسۍ گِنٛدان ییٚتٮ۪ن وۄتھان بہون چھِ أسۍ یِمنٕے سۭتۍ بیٛاکھ چھِ سَجاد احمد یہ تہِ چھُ یہِ چھُ وارِیاہ بوٚڑ اَفسر إہنٛدۍ شُرۍ إہنٛدۍ شُرۍ زِ چھِ تِم چھِ مےٚ کٕلاس میٹٕس دۄنوٕنۍ تہٕ تِم چھِ وارِیاہ اَصٕل أسۍ چھِ تِمن سۭتۍ وۄتھان بیٚہوان گِنٛدان سکوٗل بٮ۪ترِ آسن تِمنٕے سۭتۍ گَرِ تہِ آسان تِمنٕے سۭتۍ یُس یہِ سَجاد احمد چھُ أمِس چھِ وارِاہ اَصٕل اِخلاق یہِ چھُ وارِیاہ اَصٕل یہِ چھُ مےٚ وارِیاہ خۄش کَران یہِ چھُ اَسہِ قریبی ہمساے چھُ اَسہِ ییٚتہِ نٕے یُس یہِ شیراز احمد ووٚنوٕ مےٚ تۄیہِ وٕنۍ یہِ چھُ وارِیاہ اَصٕل یہِ چھُ وارِیاہ اَصٕل یہِ چھُ وارِیاہ اَصٕل أمِس چھِ دُکان تہِ ییٚتٮ۪ن یہِ چھُ اَسہِ وارِیاہ قریبی ہمساے تہِ رشتہٕ دار تہِ چھُ اَسہِ یہِ چھُ وارِیاہ اَصٕل أمِس چھِ نیک اخلاق وارِیاہ